ہیٚلو وعلیکُم سلام أسۍ حظ چھِ کنٹریکٹر اَسہِ حظ اوس کیٛاہ چھِ وَنان مےٚ اوس کیٛاہ چھِ وَنان بِلڈِنٛگ اَکھ اَتھ اوس اکھ ٹھٮ۪کہٕ آمُت تہٕ مےٚ ٲس یِہَے بَناوٕنۍ تہٕ دُپۅہُر چھِ بَناوٕنۍ تُہۍ ؤنۍتو مےٚ کٕژاہ سیٚرِ لَگان مےٚ کٕژاہ سٮ۪کھ لَگہِ باجَر لَگہِ سیٖمَٹھ لَگہِ تہٕ مےٚ ؤنۍتو یہِ سورُے تُہۍ کیٛاہ چھِ وَنان مےٚ کوتاہ لَگہِ اٮ۪سٹِمیٹ زٕ پۄہر چھِ بَناوُن

زٕ پۄہر چھِ زٕ پۄہر

اَچھا اَچھا مےٚ چھُ تۄہہِ نِش رَٹُن ڈیٹ تُہۍ دِیِو مےٚ پٔرفٮ۪کٹہٕ ڈیٹ دِیو تُہۍ مےٚ تہٕ تُہۍ کَر یِیو کامہِ مطلب یتھ چھُ موسم تہِ خراب تہٕ یَتھ چھُ وُنکٮ۪ن موسم سردی ہُنٛد موسم بِلکُل بِلکُل بِلکُل مےٚ کیٛاہ چھُ وَن ترٛاوُن ترٛاوُن کیٛاہ چھُ مےٚ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ اَچھا اَچھا بہٕ ترٛاو سورُے مِٹیٖریَل ٹھیٖک ٹھیٖک چھُ بہٕ ترٛاوٕ مٹیٖریَل وِٹیٖریَل سورُے تہٕ ٹھیٖک چھُ بہٕ ترٛاو مِٹیٖریَل تہٕ بہٕ کَرہو تۄہہِ فون تُہۍ کَتھ ڈیٹس پٮ۪ٹھ یِیو مگر پٔرفٮ۪کٹہٕ ڈیٹس پٮ۪ٹھ ییٖزیٚو ڈیٹ کٔرۍزیٚو نہٕ ڈِلے تُہۍ ٹھیٖک چھُ ٹھیٖک چھُ

ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے اَدٕکے کیٚنٛہہ چھُنہٕ پَرواے ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے آ تُہۍ ییٖزیٚو کیٛاہ چھِ وَنان پگاہ نہٕ کیٚنٛہہ کٲلۍکٮ۪تھ ییٖزیٚو تُہۍ ہا ریٹ وُچھو کیٚنٛہہ چھُنہٕ پَرواے پَتہٕ وُچھُو ییٚتی ریٹہٕ ریٹ تہِ وَنہو ییٚتی

ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے أسۍ کَرو پانے آ کِہیٖنۍ چھُنہٕ پَرواے مہَ ہیٚیِو ٹٮ۪نشَن چلو بِہِو رۄَبس حوال اَدٕ کے بِہِو رۄبس حوال سلام علیکُم